ہیٚلو اسلامُ علیکُم وعلیکُم سلام ٹھیٖک چھُو حظ آ شُکُر خۄدایَس کُن بَس ٹھیٖک اَہَن حظ شُکُر خۄدایَس کُن اَصٕل پٲٹھۍ اَہَن حظ آ لیز وول تُہۍ چھِو لیز وٲلۍ اَچھا آ ؤنِو اَہَن حظ رے ریٹ کیٛاہ اَچھا حظ ساے چھَ حظ گٔمٕژ نہَ حظ یوٗت یوٗت ہاے کیٛازِ گٔمٕتۍ یِم

وۅنۍ گژھِ نا کَم کیٚنٛہہ اَچھا اَچھا فِلحال تُہۍ ترٛٲوِو کیٚنٛہہ لیز ویز ہیٚلو ہیٚلو ؤنِو آ تُہۍ ٲسِو نا حظ وَنان لیز تہِ چھُ شارٹ گوٚمُت جوٗس تہِ چھُ شارٹ گوٚمُت

اَہَن حظ ترٛاو وُنۍ اَسہِ ریٹ کیٛاہ چھِ پانٛژھ ترٕٛہ رۄپیہِ حظ کَم گژھِ نا وۅنۍ کیٚنٛہہ کَم گژھِ نا وۅنۍ تُہۍ حظ چھِ وَنان پانٛژھ ترٕٛہ رۄپیہِ چھُو دِوان پَتہٕ اَچھا اَسہِ چھِ ژَتجی رۄپیہِ کٕنٕنۍ اَدٕ ٹھیٖک چھُ آ چاکلیٹ چاکلیٹ چاکلیٹ تہِ حظ چھِ ترٛاوٕنۍ اَچھا دَہِنۍ چھِ پَنٛدہَن اَچھا چِگمہٕ چھِ شارٹٕے لیز اوس ترٛاوُن جوٗس اوس ترٛاوُن بیٚیہِ چاکلیٹ اَچھا آ ٹھیٖک چھُ کَر کَر ترٛٲوِو اَچھا اَچھا